یِم أسۍ کٲشِرۍ چھِ أسۍ اگر کُنہِ جایہِ چھِ گژھان أسۍ چھی نہٕ تَتہِ پَنٕنۍ لنٛگویج فٔسٹ گۄڈٕنِچی کَتھ أسۍ چھی نہٕ تَتہِ پَنٕنۍ لنٛگویج اَپناوان أسۍ اگر کُنہِ جایہِ تہِ آز نٮ۪بَر نیرو أسۍ چھِ تَتہِ خٲلی کَران یا کَرو أسۍ اُردو بہٕ نہٕ مَطلب أکۍ سٕنٛزٕے کَتھ کَران کِہیٖنۍ بہٕ چھَس وَنان تَمامَن ہِنٛز آز چھِ لوٗکھ سٲری وَنان دَپان چھِ أسۍ گژھو نہٕ کشمیری سۭتۍ یِنۍ مانٛنہٕ کیٚنٛہہ أسۍ گَژھو یِنۍ اِنگلِش تہٕ اُردو سۭتۍ مانٛنہٕ أسۍ گژھو کُنہِ جایہِ کُنہِ تہِ پا اِنٛڈِیاہس منٛز کُنہِ تہِ جایہِ تَتہِ وٕچھو أسۍ کانٛہہ کٲشُر آسہِ سُہ آسہِ نہٕ کٲشُر کَران کِہیٖنۍ تٔمِس آسہِ مٔشتٕے گوٚمُت کٲشُر کِتھ کٔنۍ چھِ کَران سُہ چھُ اردوٗ کَران سُہ چھِ اِنٛگلِش کَران سُہ چھِ بَدلا لنٛگویج کَران تِم چھِ مَطلب کشمیٖریُک ناوٕے چھُکھ تِمو مِٹومُت جب کہِ میون حِساب میون مانُن چھُ کہِ اگر أسۍ کُنہِ تہِ جایہِ اِنٛڈیاچہِ کُنہِ تہِ پاٹَس منٛز گَژھو اَسہِ پَزِ نہٕ پَنٕنۍ زَبان بَدلاوٕنۍ کِہیٖنۍ تہِ نہٕ اَسہِ چھِ پَنٕنۍ مَدَر ٹنٛگ کشمیٖری اَسہِ پَزِ پَنٕنۍ کَشمیٖری یی تھاوٕنۍ اَسہِ پَزِ نہٕ اِنٛگلِش کَرُن آز چھِ پرٛٮ۪تھ کُنہِ جایہِ گوٚمُت آز اگر مول آسہِ مول وَنان چھِ نہ میون شُر گژھِ کَرُن اردو ہے موج آسہِ موج تہِ وَنہِ ہے میون شُر گژھِ کَرُن اُردو میون شُر گژھِ اِنٛگلِش کَرُن مول موج چھِنہٕ سونٛچے نی مطلب کہِ أسۍ کیٛاہ وَنو یہِ مطلب کَشمیٖری لَنٛگویج چھِ اَسہِ پَنٕنۍ کَلچرَل لَنٛگویج أسۍ تھاوو یِہوٚے تِم چھِنہٕ یہِ مانان کیٚنٛہہ اَسہِ چھُ پَنُن کَلچَر یِہوٚے کَشمیٖر تِم چھِ وَنان دَپان چھِ نَہ ییٚلہِ بیٛاکھ کَرِ اُردو تہٕ أسۍ کیٛازِ کَرَو نہٕ اُردو کِہیٖنۍ تہِ نہٕ آز چھِ أسۍ سکوٗل گَژھو تَتہِ تہِ چھِ تَتہِ چھُنہٕ کٕہیٖنۍ شُر آز کَران کٲشُر تَتہِ چھِ سٲری کَران اِنٛگلِش اُردو أسۍ گَژھو کالیج تَتہِ تہِ سٲری تَتہِ چھِ آسان سٲری اِنٛگلِش کَران اُردو کَران کَشمیٖری کَشمیٖریُک ناوٕے چھِنہٕ تَتہِ ٹیٖچَر تہِ اگر آز کَتھ کَران ٹیٖچَر تہِ وَنان کٕلاَسَس منٛز اُردو میں بات کَرو کشمیری میں بات مت کرو اگر ٹیٖچَر تیُتھ آسہِ ٹیٖچَر تہِ وَنہِ اَسہِ دَپہِ نَہ پَنٕنۍ لنٛگویج چھُو تۄہہِ تُہۍ تھٲیِو پنٕنۍ لنٛگویج چھی برقرار تُہۍ مہٕ ؤنِو کِہیٖنۍ تہِ نہٕ یہِ چھِ بیٛاکھ لنٛگویج أسۍ کَرو ہُہ أسۍ کَرو مگر نہ ٹیٖچَر اٮ۪ژُن کٕلاسَس منٛز اگر أسۍ کَشمیٖری پٲٹھۍ کَتھ کَرو تِم چھِ ونان اُردوَس منٛز کٔرِو سا کَتھ اردو میں بات کرو ہمیں کشمیری نہیں چاہیے مطلب یہِ چھِ اَمہِ سۭتۍ چھِ أسۍ دۄہ کھۄ دۄہ پَنٕنۍ یُس یہِ اَسہِ یہِ چھِ آسان پَنٕنۍ لنٛگویج سۭتۍ اٮ۪ٹیچمٮ۪نٛٹ یہِ چھِ دۄہ کھۄ دۄہ اَسہِ دوٗر گَژھان یہِ چھِ اَسہِ دوٗر کَران پَنٛنہِ لَنٛگویج نِش مگر مےٚ چھِ باسان یہِ چھُ واریاہ زیادٕ اَسہِ یہِ چھِ اَسہِ پانٛسٕے گاٹہٕ اَنان کیٛازِکہِ اگر أسۍ آز کَل کِس زَمانَس منٛز ترٛاوو نَظر برٛونٛٹھ اوس سکوٗلَن مَنٛز تہِ آسان کَشمیٖری ٹٮ۪نتھَس تامَتھ یا کہِ ٹُوٮ۪لتھَس آز چھِنہٕ کَشمیری یُک ناوٕے آز چھِ ایٹتھَس تام کَشمیٖری آسان وۄتھان تہٕ ژٕھان کشمیٖری کٮ۪نسَل کٔرِتھ برٛونٛٹھ اوس سارنی تاگان کَشمیری پَرُن زَبَردَست پٲٹھۍ آز اگر أسۍ کٲنٛسہِ دِمو کَشمیٖری کَم سے کَم تَگنَس زٕ ترٛےٚ وٲڈ پَرٕنۍ باقٕے چھُنہٕ تِمَن پَتہٕ ہٕے کیٛاہ کَرو یِتھَے کٔنۍ چھِ دۄہ کھۄ دۄہ سٲنۍ یہِ کشمیری لنٛگویج یہِ چھِ دۄہ کھۄ دۄہ کَم گژھان أسۍ چھِ دۄہ کھۄ دۄہ اَتھٕ سۭتۍ پنُن یہِ تعلوٗقاتٕے کَم کَران أسۍ چھِ دَپان نَہ أسۍ کَرو نہٕ وۄنۍ کَشمیٖری کِہیٖنۍ تہِ نہٕ یِتھَے یِمَے اٮ۪کٕسچینٛج کوٚمنِکیشَن چھِ گٔمٕتۍ سٲنِس ڈِفرَنٛٹ ٹایپ اِنٛڈیاہَس منٛز کہِ أسۍ چھِنہٕ پَنٕنۍ لنٛگویج یوٗز کَران کِہیٖنۍ تہِ نہٕ جبکہِ اَسہِ پَزِ پَنٕنۍ لنٛگویج یوٗز کَرٕنۍ